اَسہِ برٛونٛہہ کَنہِ چھِ واریاہ چَلینج اَگر اَسہِ پَنٕنۍ لوکَل سُکوٗل چھِ یِم چھِ اِمپروٗ کَرٕنۍ گۄڈٕنٮ۪تھٕے چھِ اَتھ منٛز ساروی کھۄتہٕ بوٚڈ بار یہِ چَلینج خاص کَر یِم اَسہِ لوکَل گورمٮ۪نٛٹ سُکوٗل چھِ خاص کر پرٛیمری لیٚولہِ ہِنٛز کَتھ کَرٕ بہٕ یا مِڈَل لیٚولہِ ہِنٛز یا ہاے سُکوٗل لیٚولہِ ہِنٛز کَتھ کرٕ بہٕ یِمَن سُکوٗلَن منٛز وٕچھ اَسہِ اکثر کہِ مطلب یِمَن چھُنہٕ گورمٮ۪نٛٹ وِزِ وِزِ چَک کران کِہیٖنۍ آیا ٹیٖچَر چھا پَرٕناوان اَصٕل پٲٹھۍ آیا کیٛاہ چھِ اَتھ وَنان بِلڈِنٛگ چھا ٹھیٖک یِہُنٛد نِصاب چھا ٹھیٖک یِہُنٛد سٮ۪لبَس چھا ٹھیٖک یِمَن سُکوٗلَن منٛز چھا گرٛاوٕنٛڈ اَصٕل تاکہِ بَچہٕ سُنٛد گِنٛدنُک نشو نما روزِ ٹھیٖک أسۍ چھِ وٕچھان یِمَن سارنی چیٖزَن ہِنٛز چھےٚ کمی گۄڈٕنٮ۪تھٕے چھُس بہٕ وٕچھان میٚکزِمَم اَسہِ چھِ گامَس منٛز زٕ پرٛیمری سُکوٗل اَکھ چھِ مِڈَل سُکوٗل تہٕ بیٛاکھ چھِ پرٛیمری سُکوٗل دۄنوٕنی سُکوٗلَن منٛز چھُنہٕ آبٕچ فٮ۪سلٹیا تہِ تِتھ پٲٹھۍ کِہیٖنۍ باتھ روٗمَن چھُنہٕ آسان صفٲیی تِتھ پٲٹھۍ یا آبٕچ فٮ۪سلٹی چھنہٕ تِتھ پٲٹھۍ کِہیٖنۍ اَگر اَسہِ یِم سُکوٗل اِمپروٗ چھِ کَرٕنۍ گۄڈٕنٮ۪تھٕے چھِ أسۍ وٕچھان بَچہٕ چھُ آسان فٔسٹَس أمۍ سٕنٛز کِتاب چھِ آسان تیٖژاہ بٔڑ بیٖژاہ موٚٹ کہِ مطلب أمِس چھُنہٕ آسان اے فار اٮ۪پٕل تہِ یاد کِہیٖنۍ بی فار باے تہِ یاد کِہیٖنۍ یعنی کہِ یہِ چھِ یِوان یہِ چھِ ڈٮ۪رکٹ رَٹان أمِس چھِ فٔسٹَس منٛز کران اٮ۪ڈمِشَن دۄیہِ وٕہٕرۍ چھِ آسان یہِ سٮ۪کَنڈَس تہٕ أسۍ چھِ وٕچھان مان ژٕ أمۍ سٕنٛز بیس چھَنہٕ بنان تِتھ پٲٹھۍ کِہیٖنۍ یَپٲرۍ اَگر أسۍ وٕچھان چھِ گورمٮ۪نٛٹ سُکوٗلَن منٛز خاص کر ایٹتھَس یا پرٛیمری تام یِم ٹیٖچَر پرناوان چھِ یِمَن چھُنہٕ چیٚک گژھان کِہیٖنۍ یا یِمَن چھُنہٕ سوٗپَروِجَن گژھان کِہیٖنۍ یا یِمَن چھُنہٕ گورمٮ۪نٛٹ تِتھ پٲٹھۍ پرٛژھ گٲرِش کران کِہیٖنۍ آ وۄنۍ چھِ آسان وَنان گورمٮ۪نٛٹ مان ژٕ اَسہِ ہسا کوٚر یہِ اَسہِ ہسا کوٚر ہُہ تِکیٛازِ پرٛیمری سَطحس پٮ۪ٹھ بَچہٕ بَنُن یہِ گوٚو تِتھٕے پٲٹھۍ یِتھ پٲٹھۍ أکِس مضبوٗط مکانَس أسۍ اَصٕل کٕن چھِ گۄڈٕ دِوان تاکہِ تٔمۍ مضبوٗ تَمہِ مکانٕچ بنیاد چھےٚ بنان اَصٕل یِتھَے پٲٹھۍ چھِ أسۍ وٕچھان یِمَن سُکوٗلَن منٛز چھُنہٕ وِزِ وِزِ چیٚک گژھان کِہیٖنۍ خاص کر چھُس بہٕ یِم چَلینجٕس وٕچھان کہ مطلب گۄڈٕنٮ۪تھٕے چھِ گورمٮ۪نٛٹ سُکوٗلَن منٛز رول کم یہِ چھِ اَکھ بوٚڈ بار چلینج وجہ کیٛاہ چھُ وجہ چھُ سُکوٗلَن ہُنٛد اِنفرٛاسِٹرَکچَر چھُنہٕ ٹھیٖک یۄس بِلڈِنٛگ ؤری وادَن کیٛاہ چھِ اَتھ وَنان ڈَمیج چھےٚ آسان گٔمٕژ کہِ مطلب سۄ چھِنہٕ یِوان شیہرنہٕ کِہیٖنۍ سۄ چھِ آسان تِتھٕے پٲٹھۍ واریاہ سُکوٗل چھِ أسۍ وٕچھان مسجدَن منٛز امام باڑَن منٛز یا کرایہِ پٮ۪ٹھ مکانَن پٮ۪ٹھ تہٕ یہِ چیٖز پَزِ گورمٮ۪نٛٹَس مَدِ نظر تھاوُن خاص کر پرٛیمری سُکوٗل مِڈَل سُکوٗل یِمَن سُکوٗلَن وُچھ مےٚ کُنہِ جایہِ پٕلے گرٛاوُنڈا تیُتھ یَتَس مان ژٕ زمیٖن اٮ۪وَلیبُل آسہِ ہے اَمیُک تہِ چھِنہٕ سونچان گورمٮ۪نٛٹ کِہیٖنۍ تِکیٛازِ أسۍ چھِ وٕچھان أکۍ سٕنٛز بَچہٕ سُنٛد مطلب اَکھ صحت منٛد دٮ۪ماغ چھُ أکِس صحت منٛد جِسمَس منٛز پنان یعنی کہِ پلان أ یہِ چیٖز چھُنہٕ وٕنۍکٮ۪س سٲنِس گورمٮ۪نٛٹَس تہِ یِوان سمٕجھ کہِ مطلب آیا اَگر اَسہِ سُکوٗل بنوو کُنہِ جایہِ اَتھ ہہ گژھِ اَصٕل گرٛاوُنٛڈ آسُن اَتھ ہہ گژھِ باتھ روٗم ۂنۍ آسٕنۍ اَسہِ گژھِ سورٕے آسُن اَگر أسۍ أتی وٕچھو پریٚویٚٹ سُکوٗل پریٚویٚت سُکوٗلَن منٛز چھِ أسۍ خاص کر وٕچھان کہ مطلب اَصٕل پٲٹھۍ چھِ یِوان بَچہٕ پَرناونہٕ اصٕل پٲٹھۍ چھِ تِمَن تِم فٮ۪سَلٹیٖز تَتہِ چاہے لٮ۪بارٹرٛی آسہِ چاہے لٮ۪برٕری آسہِ بُکٕس لٮ۪برٕری چاہے کیٛاہ چھِ اَتھ وَنان باقٕے اِنفراسِٹرَکچَر سُہ چھِ آسان تِہُنٛد واریاہ زیادٕ مضبوٗط خاص کَر پرٛیٚویٚٹ سُکوٗلَن منٛز باسے مےٚ تِم سٲری چیٖز یِم چیٖز کیٛاہ چھِ اَتھ وَنان آسٕنۍ گژھَن یِم چیٖز باسے نہٕ مےٚ ہُمَن سُکوٗلَن منٛز کِہیٖنۍ تہِ